میٲنِس خیالَس منٛز یِم گۄناہ سٲنِس سٲنِس علاقس منٛز گژھان چھِ تِم چھِ زیادٕ تر بہٕ ہٮ۪کہٕ ؤنِتھ کانٛہہ چھِ کٲنٛسہِ چھِ غریٖبی تہِ کرناوان کٲنسہِ چھِ بیروزگٲری تہِ کرناوان کانٛہہ چھُ غریٖبی سۭتۍ تَنگ یِتھ کٲنسہِ سۭتۍ لڑایہِ جگڑٕ کران پَنُن پان ختُم کران یا بیٚیہِ کِس مٲرِتھ ژھٕنان یُس نہٕ یُس بیروزگار چھُ آسان سُہ تہِ چھُ بیروزگٲری ہِندِس شرارتس منٛز کانٛہہ تہِ گۄناہ ہٮ۪کان کٔرِتھ